ایٚنٹَرٹینمیٚنٛٹ ایٚکٹِوٹیٖزَن منٛز چھِ یِوان یا ڈِسکو کَرٕنۍ یا کیاہ گیٚوُن یا جوٗک وَنُن أکِس اَکھ یا کیٚنٛہہ پَرٕنۍ سٕٹوری پَرٕنۍ یا ٹی وی وُچھُن تہٕ ییٚلہِ بہٕ چھَس آسان فِرٛی تہٕ بہٕ چھَس تمہِ ساتہٕ ٲں کیٚنٛہہ سٕٹوریٖز یِم آسان چھِ تِم پَرَن یا جوکٕس کَران وَنان پننٮ۪ن فرٛیٚنٛڈسَن سۭتۍ یا فوٗن یوٗز کَران یہِ چھُ ایٚکارڈِنٛگ ٹوٚ موٗڈ آسان ٲں یُس تمہِ ساتہٕ فِرٛی ٹایمَس منٛز یَژھان چھُ اِنسان کَرُن